پانٛژن ڈَسٹرکن ۂنٛدۍ ناو یِم بہٕ ؤنِتھ ہٮ۪کہٕ تِمو منٛز چھُ یِوان گۄڈٕنیُک ڈِسٹرک کپوارا ڈِسٹرک ییٚتہِ بہٕ روزان چھُس مےٚ پَنُن ڈِسٹرک چھُ دوٚیِم ڈِسٹرک گوٚو ڈِسٹرک سری نگر تریٚیِم ڈِسٹرک گوٚو ڈِسٹرک پُلوامہ ژوٗرِم ڈِسٹرک گوٚو ڈِسٹرک گنٛدربل پونژم ڈِسٹرک گوٚو ڈِسٹرک برامُلہ